اِنڈیاہَس منٛز یِم زیادٕ تَر لُکھ کھٮ۪ن کھیٚوان چھِ تَتھ منٛز چھِ دال ژوٚٹ تہٕ سبزی یِوان باقٕے کینٛہہ خاص ڈِش تہٕ مَسالہٕ تہِ چھِ یِم أسۍ دۄہ بٔرِتھ زِندگی منٛز اِستعمال کَران چھِ یِمَن منٛز یِوان چھِ بَتہٕ تہٕ دال بیٚیہِ واریاہ قٕسمَن ہٕنٛدۍ سَبزی یَتھ منٛز پالَک چھِ یِوان ٹماٹَر گنٛڈٕ ٲلوٕ بیٚیہِ واریاہَن قٕسمَن ہٕنٛدۍ مصال مِثالے دانِہ وَل مٮ۪تھ رُہَن مَرٕژ ٲل دالچیٖن سَبٕز ٲل بٔڑ ٲل یِم أسۍ پنٛنہِ دۄہے دِش زِندگی منٛز اِستعمال کٔرِتھ پَنُن سیُن خُشبوٗ دار تہٕ لَذت دار بَناوان چھِ ہِندوستانَس سۭتۍ سۭتۍ چھِ کٔشیٖرِ منٛز تہِ یِمہٕ مصالہٕ لَبنہٕ یِوان تہٕ یِم أسۍ پنٛنہِ دۄہ دیش زندگی منٛز اِستعمال کَران چھِ